ہیٚلو سَلام علیکُم سَلام وعلیکُم موبایِل وٲلۍ چھِو حظ مےٚ حظ اوس موبِایِل شیرناوُن تُہۍ چھِو حظ دُکانسٕے پٮ۪ٹھ اَدٕ حظ ٹھیٖک چھُ اَدٕ حظ